ہیٚلو اَلسَلام علیکُم وعلیکُم السَلام اہن حظ ٹھیٖک تُہۍ چھو حظ ٹھیٖک اہن حظ ٹھیٖک اسہِ اوس خانٛدر اسہِ ٲسۍ فوٹوگرٛافی کَرٕنۍ چھُوا ایٚولیبٕل ژۄدٲہمہِ ژۄدٲہمہِ ژۄدہ پَنٛدہ چھُ اسہِ چھُ اسہِ چھُ لٔڑکَس مگر فوٹوگرٛافی چھِ اسہِ سارنٕے کَرٕنۍ ماہرازَس تہِ ماہرنہِ تہِ پَژھیٚن تہِ باقیَن گھرکیٚن تہِ سارنٕے

یہِ چھِ مٲنٛزِرٲژ پٮ۪ٹھے کَرٕنۍ اہن حظ آ یہِ ؤنۍ تو پونٛسہٕ کوتاہ ہیٚیُِو تُہۍ ترےٚ ہتھ تانۍ

ٹھیٖک نَہ حظ نَہ شَرارت کھَسہِ نہٕ کیٚنٛہہ کیٚنٛہہ چھُنہٕ اہن حظ آ ٹھیٖک

نَہ حظ نَہ سپیشَل چھِ بناوٕنۍ ماہرنہِ ماہراز سٕنٛدۍ چھِ سپیشل بناوٕنۍ

اہن حظ آ اہن حظ ٹھیٖک چھُ

آ ادٕ حظ ٹھیٖک شُکریہ